بہٕ ہَسا چھُس یَژھان گژھُن کُنہِ ہِسٹارِک پٕلیسَس پٮ۪ٹھ تہٕ تِکیٛازِ یِم ہَسا چھِ یِم ہَسا چھِ آسان بَنامژٕ سانیو یِم پرٛٲنۍ جَدو اجداد چھِ آسان تِمو چھِ آسان بَنامَژٕ ہِسٹارِکَل پٕلیسِز تہٕ یِہٕنٛز یہِ کاری گری چھِ آسان یہِ ہَسا چھِ آسان واریاہ لاجواب یہِ ہَسا چھِ وٕچھںَس لایق آسان بیٚیہِ یَتھ حظ چھِ مَزٕ یِوان یِم وٕچھنَس یہِ کیٛازِ اَمہِ سۭتۍ ہَسا چھِ سون یہِ پوٚت کال پٮ۪وان یاد کہِ أسۍ کیٛاہ ٲسۍ سٲنۍ یِم بُزرگ ٲسۍ یِم سٲنۍ زِٹھۍ ٲسۍ یِم ہَسا پرٛٲنۍ حُکمران ٲسۍ تِمو کیٛاہ کٲم چھِ کٔرمٕژ تِمو کَم کَم جایہِ چھِ بَنامژٕ تِمَن کیٛاہ کٕم کۄس کۄس ٲسہٕ یہِ میٚٹیٖریَل چھِ یِمَن جایَن منٛز مثال کانٛہہ مانومٮ۪نٛٹ چھِ کیٛاہ کیٛاہ چھِ یِمو استعمال کٔرمٕژ کۄس لٔکٕر چھِ یِمو کۄس نقشہِ نگٲری چھِ یِمو اَتھ منٛز لگٲومٕژ استعمال کٔرمٕژ تہٕ تَتھ وُچھنَس ہَسا چھُ یِوان واریاہ مَزٕ تہٕ اسی لیے چھُس ہَسا چھُس بہٕ زیادٕ یہِ ہَسا یہِ پرٛٮ۪فر کَران ہِسٹارِکَل پٕلیسنٕے گژھُن تِکیٛازِ واریَہَن جایَن ہَسا چھِ واریاہ ہِسٹارِکَل پٕلیسٕز یِم واریاہ فیمَس تہِ چھِ مشہوٗر تہِ چھِ تور گٔژھِتھٕے چھِ پٮ۪وان یہِ اَسہِ یاد کہِ سون یہِ پوٚت کال اوسمُت چھِ اَتھ منٛز کَم کَم کامہِ چھِ حُکمرانو کَرِمَژٕ کَم کَم یہِ ہَسا یہِ مانَمٮ۪نٛٹٕز چھِکھ بَنٲوۍمٕتۍ یِم وٕنۍکٮ۪س یِمو منٛز خلق وٕنۍکٮ۪س تہِ چھِ وِزِٹ کَران کہِ ہَسا گژھان إمَن جایَن یِم وٕچھٕ ہاکھ تِم چیٖز سٲری